اگر أسۍ پنٕنِس ایرہٕچ کَتھ کَرو یَتھ منٛز چھِ وٕنکٮ۪نَس واریاہ ٹرٛایبَل روزان اگر بہٕ بارہمولہٕچ کَتھ کَرٕ ییٚتہِ چھِ روزان مُسلمان تہِ ییٚتہِ چھِ روزان ہِنٛد تہِ ییٚتہِ چھِ روزان سِکھ تہِ امہِ سۭتۍ چھِ بوٚڑ بارٕ چیٖز مےٚ مِلان کیٛازِکہِ أسۍ چھِ أکِس کَلچَرَس اَندَر وٕنکیٚنَس زِندگی گُزاران پوٹنشَل اکھ اِموشنَل سَپوٹ چھُ مےٚ ملان ییٚتہِ میون ہِندۍ بوے یا ییٚتہِ میون سِکھ بوے اِکوَٹَے چھِ زندگی گُزاران سٲنۍ زندگی چھِ بہتریٖن طٔریٖقہٕ روزان اکھ گُزارُک اکھ طٔریٖقہٕ اکھ